ہیٚلو وعلیکُم سلام ؤنِو حظ کیٚنٛہہ نہٕ حظ چھُنہٕ تُہۍ ییٖزیٚو صُبَحن میٛٲنِس شاپَس پٮ۪ٹھ تہٕ بہٕ دِمو تۄہہِ ییٚتی حظ چلو چلو شُکریہ